اسلامُ علیکُم اَسلام علیکُم وعلیکُم اَسلام اسماد صٲب چھُو حظ ہے بہٕ حظ چھُس بابر یُس تۄہہِ گَرِ چھُو روزان پیِٚیِنٛگ گیسٹہٕ مےٚ حظ کَریومےَ تۅہہِ اوترٕ تہِ اوترٕ پٮ۪ٹھ کال مگر تُہۍ حظ ٲسِو نہٕ ریٚسپانٛڈ دِوان کیٚنٛہہ وۅنۍ حظ اَز روٚٹوٕ تۄہہِ کال وۅنۍ حظ وَنہو تۄہہِ بہٕ مےٚ حظ چھِنہٕ یِوان ہوٹلَس منٛز روزُن مےٚ چھِنہٕ اَتھ منٛز سِٹے کَرُن کیٛازِکہِ بہٕ حظ چھُس یژھان یہِ چینج کَرُن گۄڈنِکُے اَکھ چیٖز اَتہِ حظ چھِنہٕ واش روٗم اَتہِ حظ چھِنہٕ آبٕے آسان یُس حظ ہوٹَل چھُ واتان سُہ حظ چھِ مےٚ باسان کالُک کھٮ۪ن ہوٹَلَس منٛز یُس کھٮ۪ن چھُ واتان سُہ حظ چھِ باسان کالُک بیٚیہِ حظ چھِنہٕ اَتہِ فیٚسَلٹی اَتہِ حظ چھِ اِنفراسٹرٛیکچَر یا فٔرنیٖچَر تَمہِ آیہِ اَصٕل بہٕ حظ چھُس دَپان مےٚ چھُنہٕ اَتہِ روزُن کیٛازکہِ اَتہِ حظ چھِ کَمفٲٹ أکِس اِنسانَس میلان بہٕ اوسُس دپان بہٕ کَرٕ ہوٹَل چینج تُہۍ حظ اگر مےٚ حِساب آسہِ ووتمُت یہِ فٔسٹَس تانۍ سُہ ؤنۍ تَو مےٚ بہٕ حظ دِمہو تۄہہِ پۅنٛسہٕ تہٕ بہٕ حظ کَرٕہا ہوٹَل چینٛج ہے بہٕ حظ بہٕ حظ چھُس پانہٕ مےٚ حظ گوٚو واریاہ ٹایم وۅنۍ اَتہِ روزان مےٚ حظ وُچھ ایٚز کَمپِیٲرڈ ٹُو باقیَن ہوٹلَن منٛز اَتہِ حظ چھِنہٕ فیسَلٹی کیٚنٛہہ تۄہہِ حظ ووتوٕ تَنہٕ پٮ۪ٹھ وَنان أسۍ چھِ کَران أسۍ چھِ کَران مطلب اَتہِ چھِ یہِ مگر مےٚ حظ چھُنہٕ باسان یہِ کِہیٖنٛۍ بہٕ حظ چھُس تَوے یژھان یہِ چینٛج کَرُن ہے مےٚ حظ اوسوٕ تۄہہِ اَیٚمہِ برٛونٛہہ تہِ وَنان تۄہہِ حظ چھِ مےٚ اَمہِ برٛونٛہہ تہِ سَجَشَنٕز دِژمَژٕ تُہۍ کٔرِو حظ اَمہِ آیہِ تُہۍ کٔرِو حظ ہُمہِ آیہِ مگر تۅہہِ حظ کوٚروٕ نہٕ تَتھ پٮ۪ٹھ غورو فِکِر تَوَے حظ چھُس بہٕ دَپان بہٕ حظ کَرٕ ہوٹلٕے چینج کیٛازِکہِ اَگر تُہۍ حظ چھِو نہٕ میٛون مانان اَگر نہٕ حظ تُہۍ میٛون مٲنِوٕے تہٕ مےٚ حظ چھُنہٕ فٲیِدٕے کانٛہہ بار بار وَننَس بہٕ حظ چھُس دپان بہٕ کَرٕ ہوٹلٕے چینٛج بہٕ حظ گژھ تَتھ ہوٹلَس منٛز ییٚتہِ اَصٕل آسہِ اِس لیے تُہۍ ؤ نۍتو مےٚ حِساب آ مےٚ حظ گوٚو وُچھان تَنہٕ پٮ۪ٹھٕے مگر اَتہِ حظ چھِنہٕ کِہیٖنٛۍ بہٕ حظ چھُس واریاہَن ہوٹل منٛز روٗدمُت تہِ یا بہٕ حظ چھُس یِم کار تہِ کَران فار ایٚگزامپُل ٹرٛیولِنٛگ یا کیٚنٛہہ پیِٚیِنٛگ گیسٹہٕ ایٚز کَمپِیٲڈ روزان اَتہِ حظ چھِنہٕ فیسَلٹی حظ چھِنہٕ اَتہِ ٹوٹلی کِہیٖنٛۍ بہٕ حظ چھُس دَپان تُہۍ دِیِو مےٚ حِساب بہٕ حظ نیٚرٕ تۄہہِ حظ ووٚتوٕ تَنہٕ پٮ۪ٹھ وَنان أسۍ چھِ کوٗشِش کَران أسۍ چھِ کوٗشِش کَران حالانٛکہِ تۄہہِ حظ ٲسوٕ کیٚنٛہہ نَفر تہِ أنۍمٕتۍ وُچھنہٕ خٲطرٕ نہَ حظ ہے تۄہہِ حظ ووٚتوٕ یی وَنان تُہۍ حظ چھُو نہٕ کَرانٕے کیٚنٛہہ تۄہہِ حظ ووٚتوٕ تَنہٕ پٮ۪ٹھٕ ونان أسۍ چھِ کَران أسۍ چھِ کَران مگر اَتہِ حظ چھِنہٕ مےٚ باسان کانٛہہ اِمپروٗمٮ۪نٛٹہٕ یِوان کانٛہہ اَپ گرٛیڈٕے گژھان کانٛہہ چیٖز وۅنۍ حظ چھُس بہٕ دَپان مےٚ ؤنۍتو تُہۍ فٔسٹَس تام کوٗتاہ روٗد مےٚ حِساب سُہ ؤنۍتو مےٚ بہٕ حظ کَرٕ ہوٹَل چینٛج اَدٕ حظ ٹھیٖک حظ چھِ تُہۍ حظ ؤنۍ زیٚو مےٚ بہٕ حظ دِمہو تۄہِہ یِم پۄنٛسہٕ تہٕ بہٕ حظ کَرٕ ہوٹَل چینٛج فٔسٹس پٮ۪ٹھ حظ درٛاَس بہٕ اَدٕ حظ اَدٕ حظ